گورمنٹَن چھِ لُکَن ہٕنٛدِ بہبوٗدی خٲطرٕ واریاہ زیدٕ سکیٖم تھامژٕ یِمَن ہُنٛد واریاہ زیادٕ بیٚنِفِٹ چھِ أسۍ لُکھ یِوان تتھ مَنٛز چھُ مےٚ بٕتھ کَنہِ یۄس حالہی مِثال چھِ تتھ مَنٛز چھ پردان منتری آواس یوجنا یعنی کہِ اتھ سکیٖم مَنٛز چھ تِم لُکھ یِوان یِم زَن بِلو پُوَرٹی لایِن آسن یعنی کہِ یِم زَن واریاہ زیادٕ غریٖب آسن تِم تہِ ہیٚکَن اکھ پَنُن پَک مَکان بَنٲوِتھ پَنن خاب پوٗرٕ کٔرِتھ تمن چھُ سَرکار پوٗرٕ مَدَد کَران اکھ نوٚو مَکان بَناونَس اَندَر پردان مَنتری آواس یوجنا سۭتۍ سۭتۍ چھِ یۄس بیاکھ سکیٖم چھِ یتھ ناو چھُ اولڈ ایج پیٚنشَن یہِ سکیٖم تہِ چھِ واریاہ زیادٕ اَصل امیُک فٲیدٕ چھِ بُزرگ حَضرات تُلِتھ ہیٚکان تہٕ چھَ نہٕ پَننہِ بُزَرگی مَنٛز کٲنٛسہِ موٚحتاج روزان امہِ علاو تہِ چھِ واریاہ زیادٕ گورمنٹچ سکیٖم یِمَن ہُنٛد اَسہِ واریاہ زیادٕ فٲیدٕ چھُ واتان